پروڈَکٹ اوس واریاہ زیادٕ اصٕل یُس اَسہِ ڈیٚلوَر کوٚر ییٚمیُک ناو اوس کولگیٹ وِزِبٕل وایِٹ پیسٹ تہٕ امِکۍ واریاہ زیادٕ فٲیدٕ چھِ زِ یہِ چھُ واریاہ زیادٕ اصٕل اَسہِ ووت یہِ کم ٹایمَس پٮ۪ٹھ أکِس فکسٕڈ پرایسَس مَنٛز اَسہِ پیٚو نہٕ یہِ درٛوٚگ زیادٕ کینٛہہ بیٚیہِ چھُ واریاہ زیادٕ اصٕل امِچ کالٹی تہِ ٲسۍ واریاہ زیادٕ اصٕل یہِ چھ لانٛگ لاسٹِنٛگ اِفیٚکٹ چھُ امیُک امہ سۭتۍ چھِ دَند واریاہ زیادٕ صاف گَژھان ٲس چھُ واریاہ زیادٕ فرٛیٚش روزان ٲسَس مَنٛز چھَ نہٕ بَد بُو یِوان کینٛہہ تہٕ یہِ اوس واریاہ زیادٕ اصٕل پروڈَکٹ اَمہِ کنۍ چھِ اَسہِ تۄہہِ امیُک ایٚکٕسپیٖریَنٕس تۄہہِ سۭتۍ شیر کَران تہٕ یہِ اوس واریاہ زیادٕ اصٕل